اسہِ چھُ ییٚتہِ بانٛڈی پوراہَس منٛز اَکھ ریٚسٹورَنٛٹہٕ یُس اۭں یُس مشہوٗر چھُ اَفغان دربار سۭتۍ یُس مشہوٗر افغان دربار سۭتۍ چھُ بہٕ گٔیٚیَس پرسہٕ تور مےٚ آو تتیٛک فوٗڈ واریاہ زیادٕ پَسنٛد غذا آو مےٚ تَتیٛک واریاہ زیادٕ پَسنٛد وۄنۍ چھیٚس بہٕ تِمَن ہنٛدۍ تٔعریٖف یَژھان کَرٕنۍ مگر مےٚ چھُنہٕ وُنہِ سَمٕجھ یِوان کِہیٖنۍ تہِ نہٕ بہٕ کِتھ کٔنۍ کَرٕ تِمَن ہنٛدۍ تٔعریٖف تَمہِ ٲں غذہٕکۍ وۄنۍ چھیٚس بہٕ تِمَن أپیٖل کَران اگر تِمَن ٲں کانٛہہ یِژھ ایپ ویپ چھِ مطلب یِم حِساب ییٚمہِ سۭتۍ بہٕ تہٕ میٛٲنۍ کَتھ تِمَن تام واتہِ بہٕ چھیٚس تِمَن گُزٲرِش کَران تِم کٔرِن مےٚ سۭتۍ تَتھ ٲں سۄ ایپ تیٚلہِ شِیر تہٕ یُتھ بہٕ تٕمَن ہنٛدیٚن ٲں تَتھ فوڈَس خٲطرٕ کَرٕ واریاہ زیادٕ تٔعریٖف مےٚ آو تِمَن ہُنٛد ٲں رَنَن پاکوُنُک اَنداز تہِ واریاہ زیادٕ پَسنٛد تِمَن ہُنٛد ٲں ییٚمہِ حِساب تِم ییٚمہِ حِساب تِم ٲں شِیر چھِ کَران مطلب بٲگراوان چھِ پانہٕ وٲنۍ آرڈَر چھِ نِوان ییٚمہِ حِساب تِم آرڈَر چھِ تَتہِ نِوان تِم کَمہِ حِساب چھِ تَتہِ ٲں عزت دِوان اِنسانَس سُہ تہِ آو مےٚ واریاہ زیادٕ پَسنٛد تِمَن ہُنٛد تَتہِ سُہ ٲں یُس تِمَن سِٹاف چھُ تَتہِ ٲں یَتھ سُہ تہِ چھُ واریاہ زیادٕ اصٕل مےٚ آو تَتیٛک اَفغان دَربار سُہ آو مےٚ واریاہ زیادٕ پَسنٛد تَتیٛک حِساب آو واریاہ زیادٕ مےٚ پَسنٛد بہٕ چھیٚس یَژھان تِمَن تہہِ دِل سۭتۍ شُکُر گُزار روزٕنۍ یہِ بانٛڈی پوراہَس منٛز چھُ یُتھ اصٕل ریٚسٹورنٛٹہٕ ییٚتہِ أسۍ اصٕل پٲٹھۍ پننہِ دِلہٕ سان گھریٛک ہیٛوٗ کھیٚون چیٛون چھِ ہیٚکان کٔرِتھ